سانہِ سِٹیٹ مَنٛز چھِ واریاہ موڈ آف ٹرٛانَسپورٹ واریاہ قٕسمٕکۍ ٲں ٹرٛانَسپورٹ چھِ ییٚتہِ فار ایٚگزامپٕل اسہِ چھِ ریلوے تہِ چھِ ییٚتہِ فٕلایٹہٕ تہِ چھِ ییٚتہِ ایَرویز تہٕ بیٚیہٕ چھِ ٲں لۄکچہٕ بَسہٕ تہِ بیٚیہِ چھِ ٲں لۄکچہِ گاڈِ تہِ پرٛایویٹ گاڑِ تہِ تہٕ ہُم لۄکچہِ گاڑِ تہِ پَبلِک گاڑِ تہِ یُس زَنہٕ یہِ ریلوے چھُ یہِ چھُ اسہِ گَژھان سے کُپوارا ٹُو بانہالٕے مَگَر یہِ چھُنہٕ گَژھان آوُٹ سایِڈ سِٹیٹ چھُنہٕ یہٕ گَژھان کیٚنٛہہ یا یہٕ چھُنہٕ کۄنیٚکٹہٕ یِوان جوٚمِس سٕتی چھُنہٕ یہٕ کۄنیٛکٹہٕ کیٚنٛہہ تہٕ وۄنۍ چھِ گورمیٚنٛٹ چھُ اَتھ ٲں سِٹیٚپ تُلان کہِ أسۍ کَرہون یہٕ کۄنیٚکٹہٕ تھرٛوٗ آوُٹ انٛڈیا بیٚیہٕ چھُ ییٚتہِ ٲں اَگرٔے نیٚبرِم سِٹیٹ پٮ۪ٹھ آسہِ ٹُو جموں کَشمیٖر یُن اسہِ چھِ کَرٕنۍ کٲم کیٛاہ چھِ اتھ ونان اسہِ ہَسا چھ لۄکچہِ گاڑِ مَنٛز یُن فار ایٚگزامپٕل تَویراہَس مَنٛز بَسہٕ چھَنہٕ زیٛادٕ پَکان ییٚتہِ کیٚنٛہہ تہٕ نَہ تہٕ اگرٔے اسہِ اِیرویزسٕے مَنٛز چھُ یُن تیٚلہِ چھُ یُن اِیرَس مَنٛزٕے ٲں فلایٹہِ مَنٛزٕے جموں کشمیٖر اسہِ